اہن حظ آ یہِ چھِ سٲنۍ غلط فہمی زٔنۍ ہیٚکہِ نہٕ سٕپورٹٕس گِنٛدِتھ کِہیٖنۍ تہِ نہٕ زٔنۍ ہیٚکہِ نہٕ سٕپورٹٕس فیٖلڈن منٛز اپرچُن یہِ حٲصِل کٔرِتھ کِہیٖنۍ تہِ نہٕ مگر اسہِ نِش حظ چھِ ساروِیو کھۄتہٕ بٔڑ مِثال حظ یُس حظ سانِیہ مِرزا چھِ سۄ حظ ٲس اَکھ نارمَل لیڈی مگر تٔمۍ حظ گیٛونٛد یِتھ کٔنۍ تٔمۍ کوٚر پَنُن ناو رونق اسہِ حظ چھِ ییٚتہِ بہٕ حظ چھیٚس ویسے کلو ساج تہٕ مگر اسہِ چھِ ییٚتہِ وَٹہ پوٗراہَس مَنٛز سۄ چھِ مےٚ فرٛیٚنٛڈ تَتہِ سۄ چھِ وَنان تٔمِس کورِ ہُنٛد تٔمِس چھِ مےٚ چھِ بوٗزمُت ناو تٔمِس چھُ مہریٖن ناو شاید تٔمِس کورِ سۄ حظ چھِ کِک بۄکسِنٛگ گژھان گِنٛدنہِ دپان یوٚتامَتھ حظ میٛٲنۍ فرٛیٚنٛڈ چھِ وَنان تٔمۍ سُنٛد سۄ چھِ واریاہ زیادٕ دَپان اصٕل کوٗر بیٚیہِ چھِ لۄکٹٕے وُنہِ تٔمۍ چھِ اَکھ سپورٹٕس اکیڈمی اَکھ تَے بۄکسِنٛگ منٛز حظ چھُ تٔمۍ حِصہٕ نِمُت دَپان تٔمۍ حظ زیٛوٗن وُنیٛک تامَتھ گولڈ میٚڈَل تہِ تٔمۍ حظ زیٖنۍ واریاہ زیادٕ پونٛسہٕ سۄ حظ چھِ نیٚبَر تہِ گژھان بہٕ چھیٚس دَپان مطلب یہِ پرٛیٚتھ زَنہِ گژھہِ یہِ اپَرچونِٹی میلٕنۍ یہِ اپرچونٹی گژھہِ سارنٕے اہن حظ آ بہٕ چھیٚس وَنان جموں اینٛڈ کشمیٖر أسۍ چھِ جموں اینٛڈ کشیٖرَس منٛز وُنٛکیٚن جموٗں اینٛڈ کشیٖرَس منٛز گژھیٚن یہِ اپرچونٹی سارنٕے زنیٚن خٲطرٕ آسنہِ ہاں سۄ چھِ الگ کتھ اَڑیٚن چھِنہٕ سپورٹ گھرِ کَران کیٚنٛہہ مگر میٛانہِ حساب چھِ یہِ چھِ واریاہ زیادٕ اَکھ اصٕل مطلب ٲں یتھ کٕنۍ زَن اَکھ گَھر ہیٚکہِ چلٲیِتھ سۄ کیٛاز ہیٚکہِ نہٕ پَنُن سپورٹٕس اکیڈمی کھُلٲیِتھ کہیٖنۍ تہِ نہٕ سۄ کیٛازِ ہیٚکہِ نہٕ لوٗکن ہیٚچھنٲیِتھ کہیٖنۍ تہِ نہٕ یہِ زٔنۍ ہیٚکہِ پرٛیٚتھ کیٚنٛہہ کٔرِتھ زَنہِ چھُ أکِس زَنہِ ییٚلہِ یم زَنہِ نوَن ریٚتَن پَنُن شُر ہیٚوک یٔڑ منٛز تھایِتھ سۄ کیازِ ہیٚکہِ نہٕ اَتھ سپورٹٕس زیٖنِتھ کِہینۍ تہِ نہٕ یہِ چھِ مطلب مَردَن ہنٛز نا کَمزوٗری آسان یُس وَنہِ سٲنۍ زٔنۍ ہیٚکہِ نہٕ ہُو کٔرِتھ کیٚنٛہہ سٲنۍ زَنہِ نِش چھَنہٕ کٕہٲنۍ تہِ نہٕ چھِ نا حظ وَنان سُہ اےٚ وومیٚنٕز ؤرٕک اِز نیٚوَر ڈَن مطلب ایک عورَت کا کام کبھی ختم ہی نہیں ہوتا ہے بس بہٕ حظ چھیٚس یی وَنان